وعیکُم اسلام اَہَن حظ آ

ٹھیٖک ٹھیٖک اَدٕ بَنہِ ییٚتہِ وردی چھےٚ ییٚتہِ ہر کانٛہہ دٔستِیاب جِناب اَہَن حظ آ تۅہہِ کیُتھ کیُتھ کَلر اوسوٕ نیُن رَنٛگ کیُتھ اوسوٕ نیُن وَردی

ٹھیٖک حظ جِناب آ تۄہہِ چھَوا پَے یہِ وَردی چھِ اَتھ چھِ پرایِز یہِ ساڑ ترٛےٚ ہَتھ حظ اہَن حظ آ بیٚیہِ یُس یہِ پینٛٹ چھُ اَتھ حظ چھِ ژور ہَتھ ترٛٲوِتھ قٍمتھ ٹھیٖک ٹھیٖک جِناب اَہَن حظ آ کوٹ چھِ اویلیبٕل مَگر اَز چھِ مطلَبٕے یِم تِتھٕ پٲٹھۍ چھِنہٕ وۅنۍ کیٚنٛہہ تِکیٛازِ اَز چھِ تۄہہِ چھَو پیی گرمی چھَ آسان اَز زیادٕ اِسی لیے چھِنہٕ مطلب آ کوٹ ہیٚکن آسَن زٕ ترٛےٚ مَگر زیادٕ آسَن نہٕ کیٚنٛہہ مَگر توہہِ آسوٕ یوتانۍ میٛون اَنٛدازٕ چھُ تۄہہِ آسوٕ زیادٕ ضروٗرت

ٹھیٖک ٹھیٖک

کوٹ تہِ حظ میلن مَگر یِم میلن لگ بھگ وَنٛدَس منٛز اَہَن حظ آ اَہَن حظ آ یہِ ہن چھِ ایویلیبٔل تہٕ تۅہہِ چھُ ووٚنمُت مےٚ اَگر تُہۍ مُتمعین گٔژھو پانہٕ تُہۍ گٔژھۍزیٚو ییٚتنٕے آ سُہ وُچھو پَتہٕ ییٚتی ییٚلہِ تُہۍ ییٚتیٚن یِیِو جِناب تُہۍ ؤنِو مطلب کۭتیٛاہ سٔٹوٗڈَنٹہٕ کۭتیٛاہ یِم چھِ اَتہِ پَران تُہُنٛدِس سکوٗلَسٕے تیٚمی حِسابہٕ وَنو أسۍ پَتہٕ پرٛایِز تہِ چھُناہ جِناب بیٚیہِ بیٚیہِ وَنو پَتہٕ بیٚیہِ وَنو جِناب بیٚیہِ وَنو جِناب پَتہٕ تٔتۍنٕے ڈِسکوُنٛٹ کوٗتاہ میلوٕ تۄہہِ اَہَن حظ آ سُہ تہِ گژھِ ایویلیبٔل آوا اَوا دٔستِیاب سُہ تہِ کیٚنٛہہ چھُنہٕ پَرواے جِناب یِتھٕ پٲٹھۍ تۅہہِ مطلب یژھان چھِ مطلب آسُن گژھِ بیلٹہٕ وَردی مطلب آسُن یِتھٕے پٲٹھۍ میلہِ ییٚتہِ ییٚتہِ چھُ اِنشااللہ اَصٕل میلن اَہَن حظ آ بیٚیہِ بیلَٹ ژور جِناب ییٚمہِ ساتہٕ ییٚمہِ ساتہٕ تُہۍ ہیٚکِو سوٗزِتھ تَمہِ ساتہٕ اَگر تُہۍ پانہٕ تہِ ہیٚکِو یِتھ کیٚنٛہہ چھُنہٕ پَرواے ییٚتہِ چھِ ایویلیبٔل ییٚتہِ چھِ دٔستِیاب وردی اَہَن حظ آ کیٚنٛہہ چھُنہٕ پَرواے کیٚنٛہہ چھُنہٕ جِناب کِہیٖنٛۍ پَرواے ٹھیٖک چھُ جِناب